اَگَر أسۍ آز چھِ وٕچھان یِم بَچہٕ چھِ تِم چھِنہٕ زیادٕ گِنٛدان کِہیٖنۍ أسۍ چھِ یہِ زانان اَگَر أسۍ سونٛچان سونٚچو تہِ یِم أزِکۍ بَچہٕ تِم چھِنہٕ زیادٕ آسان صرف چھِ تِمَن پَنٕنۍ پیرَنٹس کَران مول تہٕ موج کَران صرف فورٕس صرف پٔرِو صرف پٔرِو صرف پٔرِو تہٕ أسۍ کِتھ کنۍ کَروکھ تِم تَیار اَسہِ پَزَن تِم تَیار کَرٕنۍ أکِس مٲلِس ماجہِ پَزَن پانہٕ گۄڈنیٚتھ پَنٕنۍ بَچہٕ کانٛہہ تہِ گیم گِنٛدنہٕ خٲطرٕ تَیار کَرٕنۍ تکیازِ یِتھُے تِم گِنٛدان چھِ روزان تِہُنٛد یُس یہِ تِمَن چھِ جِسمٲنی وَرزِش گَژھان اَصل پٲٹھۍ تیار کَرن گِنٛدناونہٕ خٲطرٕ کِرکَٹ گِنٛدناوٕنۍ والی بال گِنٛدناوٕنۍ باسکٹ بال گِنٛدناوٕنۍ کِرَم بوڈ گِنٛدناوٕنۍ یا کانٛہہ وٲ گیم گِنٛدناوٕنۍ تکیازِ اَگَر أسۍ بَچَن وٲڈ گیم گِنٛدنا ووکھ تِمَن روزَن اِتھ پٲٹھۍ اَصل پٲٹھۍ وٲڈس یاد یا بِنٛگو گِنٛدناووکھ بِنٛگو چھِ اکھ گیم اکھ کھیل سۄے ہیٚچھناووکھ أسۍ یِم کیازِ تمہِ سۭتۍ بِنٛگو گیمہِ سۭتۍ گَژھَن تِمَن یِم وٲڈس چھِ تِمَن تِم ایٚلفابٹس چھِ اِنٛگلِشَس یِم ایٚلفابٹس چھِ اے ٹُو زَڈَس تانۍ تِمَن گَذھِ تمہِ سۭتۍ اصل نولیج اَصل ڈیٚولَپمنٹ گَژھکھ اَسہِ پَزَن پَنٕنۍ بَچہٕ تَیار کَرٕنۍ گِنٛدنہٕ خٲطرٕ تکیازِ تِمَن گَژھِ پھِزِکَل ڈیٚولَپمنٛٹ تِم گَژھَن پھِزِکَلی پھِٹ تِہُنٛد یۄس میٚنٛٹَل لیٚوَل چھِ آسان یعنے کہِ دٮ۪ماغٕچ دٮ۪ماغَس چھِ تِم دٮ۪ماغَس مَنٛز اورٕ یورٕ اورُک یورُک سونٚچان چھِ آسان سُہ تہِ گَژھہِ ہا خَتم تِہُنٛد دٮ۪ماغ تہِ روزِ تازٕ گِنٛدنہٕ تہٕ دروٚکنہٕ سۭتۍ دَپان پَرنَس سۭتۍ سۭتۍ چھُ گِنٛدُن دروٚکُن تہِ ضروٗری تکیازِ تمہِ سۭتۍ چھِ سٲنٛۍ جِسمٲنی نَشونُما سَپدان تَوَے پَزَن اَسہِ پَنٕنۍ بَچہٕ گِنٛدنہٕ خٲطرٕ تہِ تَیار کَرٕنۍ تکیازِ تِمَن پَزِ تِمَن گَژھِ جِسمٕچ نشونُما یہِ چھِ أسۍ زانان کہِ أزِکۍ بَچہٕ چھِ نہٕ زیادٕ گِنٛدان کِہیٖنۍ اکھ پیرَنٹس چھِ پَننیٚن بَچَن صرف کَران صرف کَران یہِ تُہۍ پٔرِو تُہۍ پٔرِو مَگَر پَرنُے یوت چھُ نہٕ أکِس اِنسانَس ضروٗری کینٛہہ خاص کَر بَچَس بلکہِ تٔمِس چھ سُہ چھ گِنٛدناونہٕ خٲطرٕ تہِ تَیار کَرُن